اَسلام علیکُم اَگر أسۍ وُچھو اکھ صحی عُمر کۄس چھےٚ آسان بَچن پَنُن آرٹ سِٹارٹ کرنہٕ خٲطرٕ فار ایٚکزامپٔل تِم اَگر یَژھان آسان ڈرایِنٛگ یا پینٹِنٛگ کَرٕنۍ تہٕ سۄ کۄس عُمر چھِ یۄس تِمَن صحی وقت چھُ آسان اَکہِ پیٚٹھ زٕ وُہُرِس تام چھُ آسان بیٹر ایٚج اَمہِ خٲطرٕ زِ تِم ہٮیٚچھَن یہِ آرٹ تہٕ یہِ چھِ اکھ واریاہ گرٛیٹ ٹایم تِہٕنٛدِ خٲطرٕ لِٹٕل آرٹسٹَن ہِنٛدِ خٲطرٕ یَتھ منٛز یِم ہیٚچھن چھِ یَتھ منٛز یِم سِٹارٹ چھِ کران آٹا بیٹ آٹا بیٹ لاینٕز تہٕ تِم چھِ یَژھان بَناوُن یہِ پَنُن وقت پٔلے فُل ایٚکٔسپِرینٔس پَنٕنہِ خٲطرٕ فوٗچر خٲطرٕ یَتھ منٛز تِم یَژھان چھِ اِستعمال کَرُن کَلر یا میٹیٖریل یُس تِم یَژھان سُہ گژھِ تِمن یُن پرٛوایڈ کرنہٕ تہٕ تِم چھِ سِٹارٹ کران گۄڈٕ گۄڈٕ سِمپٔل فارمَس سۭتۍ تہٕ سِمپٔل کَلٲرسَو سۭتۍ